ییٚتہِ چھ ڈاکٹَر مَگَر پیشَنٹہٕ چھِ زیادٕ تَمے موٗجوٗب ییٚتہِ چھِنہٕ تیٖتیٛاہ تہِ خاص کیٚنٛہہ یِم یم ہَسپَتال بٔڈۍ بٔڈۍ ییٚتہِ چھِ کَم کَم ہَسپَتال اَمے موٗجوٗب پیشَنٹہٕ چھِ زیادٕ تہٕ ڈاکٹَر چھِ ییٚتہِ کَم تَمے موٗجوٗب تِم چھِنہٕ ٹایَم وایِم دِوان تیٛوتاہ کِہیٖنٛۍ نہٕ نٮ۪برۍ چھِ آسان ڈاکٹَر تَتہِ چھِ گَژھان اَصٕل یہِ گَژھان پۅنٛسہٕ کٲنٛسہِ زیٛادٕ زیٛادٕ تہِ تِم چھِ ہٮ۪کان گٔژھِتھ أسۍ ہیٚکۍ نہٕ گَژھِتھ تور کِہیٖنٛۍ نہٕ تَمی موٗجوٗب کامدیٖنو یہِ چھُ یہِ چھُ ہَسپَتال چھُے نیٚبرٕے آسان زیادٕ اَصٕل مان ژٕ ییٚتہِ چھِ مان ژٕ ییٚتہِ چھِ کَم ڈاکٹَر آسان تہٕ تَمہِ موٗجوٗب پیشَنٹہٕ چھِ ییٚتہِ زیادٕ آسان تہٕ ہُم چھِ آسان کَم بیٚیہِ چھِنہٕ ییٚتہِ تیٛوٗتاہ صفأیۍ آسان ہَسپَتالَن منٛز کِہیٖنٛۍ یِیٖژاہ ہوتہِ چھِ آسان نٮ۪برٕ ییٚتہِ چھِ آسان کَم صفأیی کٔشیٖرِ منٛز

وۅنۍ ہیٚکہِ ہَے کانٛہہ کانٛہہ دود چھُ تٮُ۪تھ آسان یہِ چھُنہٕ نٮ۪بٕر چھِ ہٮ۪کان سوٗزِتھ تَمہِ موٗجوٗب چھِنہٕ پۅنٛسہٕ آسان کیٚنٛہہ اَسہِ گَژھِ ییٚتی آسٕنۍ تِم ہَسپَتال موٗجوٗد اَڈٮ۪ن چھِنہٕ آسان پۅنٛسہٕ کِہیٖنٛۍ نہٕ أڈۍ چھِ تتھ منٛز غریٖب تہِ مان ژٕ یِم خوجہِ خۅجہِ تِم ہٮ۪کہِ گَژھِتھ تور أسۍ ہٮ۪کو نہٕ تور گَژھِتھ کِہیٖنٛۍ نہٕ أڈۍ ہٮ۪کہِ نہٕ گَژھِتھ کیٚنٛہہ أڈۍ چھِ گَژھان کُٹھۍسٕے منٛز مَران پَتہٕ ییٚتہِ ییٚتہِ چھِ مَگَر ڈاکٹَر تہِ چھِ مان ژٕ کَم چھِ مَگَر کٔشیٖرِ منٛز نیٚبرٕ چھِ ٹھیٖک نیٚبرٕ چھِ آسان اصٕل ہَسپَتال تہٕ امہٕ دمہٕ چھِ آسان ہَسپَتال کانٛہہ چھِ آسان ہَسپَتال تَتہِ چھِ آسان ٹھیٖک ییٚتہِ چھِنہٕ آسان خاص کِہیٖنٛۍ نہٕ ییٚتہِ چھِ صفٲیی چھِ آسان ٹھیٖک مَگَر تیٖژاہ تہِ چھَنہٕ آسان کِہیٖنٛۍ ییٖژاہ نیٚبرٕ تہِ چھِ آسان ییٚتہِ ییٚتہِ چھِنہٕ آسان تیٖژاہ تہِ کِہیٖنٛۍ تہٕ بیٚیہِ چھِنہٕ آسان اَصلی چھِ ڈاکٹَر چھِ آسان کَم پَتہٕ گٔیہِ کٲم تہٕ ہَسپَتال تہِ چھِ ییٚتہِ واتان ہر کانٛہہ پِرَیویٹ چھِ آسان تِم چھِ ہٮ۪وان پۅنٛسہٕ اَسہِ چھِنہٕ پۅنٛسَن موٗجوٗب تور گَژھان کِہیٖنٛۍ تہِ اَسہِ چھِ زیادٕ کَران ڈِسمِس تہٕ سٲری چھِ آسان گورمِنٹ چھُ کانٛہہ آسان سووُر چھُ آسان ییٚتہِ چھُ آسان ہیروٗن چھُ آسان پریویٹ مٔنٛزی چھِ گژھان أسۍ تور منٛزٕ پۅنٛسن موٗجوٗب چھِ أسۍ تور گَژھان تہٕ ییٚتہِ چھِنہٕ زیادٕ پۅنٛسہٕ آسان کِہیٖنٛۍ اڈٮ۪ن چھِ آسان اَڈٮ۪ن چھِنہٕ آسان یِم گَژھان چھِ تِم چھِنہٕ گَژھان گَژھَن وألۍ چھِ گَژھان تہٕ أڈۍ چھِنہٕ گَژھان کِہیٖنٛۍ أڈۍ چھِ گَژھان یمنٕے ڈِسپینسٔرین پٮ۪ٹھ چھِ گَژھان ریناواری چھُ ہیڈوُن چھُ سووُر چھُ اَتھ منٛز یِوان یِمنٕے ہَسپَتال یٔمِس زیادٕ بیمار آسہِ سٔہ ہٮ۪کہِ نہٕ نٮ۪بَر تہِ گَژھٕتھ کِہیٖنٛۍ

تَتہِ چھِنہٕ تِم چھِ نیٚبرٕ آسان تَمہِ موٗجوٗب چھِنہٕ اَسہِ پۅنٛسہٕ اَسہِ کِہیٖنٛۍ آسان پۅنٛسہٕ آسان تھوڑا بہت اَسہِ ہیٚکہٕ ہا گَژھِتھ مان ژٕ ییٚتہِ چھِ یی نہٕ تِم تِم ڈاکٹَر کِہیٖنٛۍ نہٕ یِم گژھِ سا یِم ڈاکٹَر چھِ تِم چھِ نیٚبرٕ آسان زیادٕ اَصٕل ڈاکٹَر چھِ آسان نیٚبرٕ ییٚتہِ چھِ اَسہِ ڈاکٹَر مَگَر تِتھۍ تہِ چھِنہٕ کِہیٖنٛۍ نہٕ یِم بٔڈۍ بٔڈۍ دٲدۍ چھِ آسان ہُہ چھُ آسان اَڈٮ۪ن چھِ آسان کِڈنی خَراب ٹیٛوٗمَر چھِ آسان کیٚنٛہہ چھُ آسان تَمی موٗجوٗب چھِ گَژھان کِہیٖنٛۍ تہِ اِتہِ چھِ اِتہِ چھِنہٕ تیٛوٗتاہ آسان کیٚنٛہہ تہِ